تۄہہِ وَنہو بہٕ پانٛژھ کٔشیٖرِ ہٕنٛدۍ ڈِسٹرک گۄڈنیُکُے چھُ تَتھ منٛز یِوان کۄلگوم ییٚتہِ بہٕ روزان چھَس یہِ چھِ واریاہ اَصٕل جاے یہِ چھُ واریاہ اَصٕل کیٛازِکہِ یہِ چھُ مطلب یور وِزِٹ کَرنہٕ خٲطرٕ ٹیٛوٗرِسٹَن ووٗرِسٹَن ییٚتہِ چھُ اَہربَل وہربَل یہِ چھُ واریاہ اَصٕل جِرٛمبَل وِرٛمبَل تہٕ دوٚیِم وَنہو بہٕ تۄہہِ اَننت ناگ کیٛازِکہِ ییٚتہِ چھُ اَسہِ نٔزدیٖکے یَتھ کۄلگٲمِس ترٛیٚیِم چھُ سریٖنگر سریٖنگر چھُ تَتھ چھِ وَنٕنَے یہِ کٔشیٖرِ ہُنٛد دِل سُہ چھُ واریاہ اَصٕل تَتہِ چھُ ڈَل لیک وَل لیک اگر تُہۍ یور ہیٚکِو یِتھ تہٕ یہِ چھُ واریاہ اَصٕل جاے تہٕ ژوٗرِم چھُ بَڈگوم تہٕ پٲنٛژِم چھُ شُپیان شُپین چھُ یِوان ماننہٕ ژوٗنٛٹھٮ۪ن منٛز تَتہِ چھِ واریاہ اَصٕل ژوٗنٛٹھۍ وۅتھان کالٹی ہٕنٛدۍ تَتھ چھُ مَزٕ آسان ژوٗنٛٹھ چھِ واریاہَن شایَن مگر شُپینُک ژوٗنٛٹھۍ یُس چھُ تتھ چھُ واریاہ مَزٕ آسان